السَلامُ علیکُم وعلیکُم السَلام سر تُہۍ چھُو حظ ٹھیٖک آ اہن حظ اہن حظ ٹھیٖک حظ تُہۍ چھُو حظ فٕلیٖڈ رِلیٖف ڈپاٹمٮ۪نٛٹ پٮ۪ٹھ فٕلڈ رِلیٖف ڈپاٹمٮ۪نٹ پٮ۪ٹھ باسِط صٲب اہن حظ بہٕ ونو تۄہہِ کَتھ اَکھ یَتھ سٲنِس محلس چھِ مطلب وٕنۍکٮ۪نس فٕلڈ آمُت مطلب سہلاب چھِ آمُت تہٕ بہٕ چھُس وٕنۍکٮ۪نَس فٕلڈ وِکٹم تَمہِ موٗجوٗب تَمہِ موٗجوٗب کٔر مےٚ تۄہہِ کال مےٚ اگر اَتھ میلہِ ہہ اَسہِ کیٚنٛہہ معاوضہ تہٕ تَمہِ موٗجوٗب کَرے مےٚ تۄہہِ کال

اہن حظ آ ییٚتہِ چھُ واریاہ نۄقصان گوٚمُت مَکان اہن حظ سر اہن حظ اۭں بہٕ ونو تۄہہِ وٕچھ حظ

اہن حظ سر وٕچھ حظ مطلب مَکان اَکھ زٕ اہن حظ آ وٕچھ حظ یَپٲرۍ کۄل چھِنہٕ حظ پَکان کۄل یِم تَپٲرۍ ٲسۍ سایڈَس مَکان تِم تہِ گٔے تٔتی سۭتۍ مطلب واریاہ کُلۍ تہِ یِم واریاہ یِم جانور مطلب یِم آ مطلب گاو ؤژھۍ یِمَے مطلب یِم گٔے واریاہ بیٚیہِ مطلب واریاہ مَکان وَکان تہِ گٔے أتھی سۭتۍ تھوڑا واریاہ بیٚیہِ نۄقصان تہِ گوٚو جٲنی تہٕ مٲنی نۄقصان تہِ گوٚو

یہِ حظ گٔے تٕہٕنٛز بڑٕ مہربٲنی یہِ گٔے تٕہٕنٛز بَڑٕ مہربٲنی یِم چھِ بِزٲتی غریٖب نَفر تہِ ییٚتہِ تَمہِ موٗجوٗب اہن حظ آ شُکریہ سر شُکریہ بَس حظ سر دُعا مےٚ حظ اوس اَسہِ چھُ بس یِمن خٲطرٕ گَژھِ معاوضہٕ میلُن تہٕ تَمہِ موٗجوٗب کَریو مےٚ کال تۄہہِ اَدٕ حظ شُکریہ سر شُکریہ شُکریہ سر أسۍ گٔے تٕہٕنٛز بٔڑ مہربٲنی شُکریہ سر